السلامُ علیکُم ٹھیٖک چھُو اَصٕل پٲٹھۍ آ تۄہہِ مےٚ ٲس تۄہہِ نِش ترٛٲمٕژ اَکھ ٹی شٲرٹ تۄہہِ چھو نہٕ سُہ اَصٕل پٲٹھۍ سوٗمٕژ کِہیٖنۍ تَتھ چھِ فِٹِنٛگ تۄہہِ اورٕ یورٕ کٔرمٕژ آ بہٕ چھُس اَمانٕے چھُس مےٚ ٲس تۄہہِ نِش اَکھ ٹی شٲرٹ ترٛٲمٕژ تۄہہِ چھُنہٕ تۄہہِ فِٹِنٛگ کٔرمٕژ سیٚود کِہیٖنۍ نہٕ ہتاے مےٚ حظ مےٚ حظ تۄہہِ دیُتمو میجرمیٚنٛٹ تۄہہِ حظ چھُو یہِ سومٕژ اَدلہٕ بدلہٕ تُہۍ نہٕ حظ چھُو نا مگر پَتہٕ تُہۍ نہٕ حظ چھُو نہٕ پَنٕنۍ غلطی مانٲنی تۄہہِ حظ چھِو فِٹِنٛگ کٔرمٕژ اَدلہٕ بَدلہٕ تۄہہِ حظ تۄہہِ حظ تۄہہِ حظ ژھنوٕ مےٚ ٹی شٲرٹٕے خراب کٔرِتھ سُہ حظ گٔے خراب تَتھ حظ چھِ فِٹِنٛگٕے غلط اَکھتُے حظ دیُتمو مےٚ تۄہہِ میجَرمٮ۪نٛٹ تہِ تہٕ

اہن حظ سُہ نہ حظ سُہ ٹی شٲرٹ حظ چھَنہٕ وُنہِ کُنہِ لایقٕے سُہ أسۍ حظ ترٛٲیِتھ ژھنٕنۍ لایق تہِ چھنہٕ وۄنۍ سُہ کِہیٖنۍ تۄہہِ حظ چھُو سُہ خرابٕے ژھنمٕژ کٔرِتھ آ ٹھیٖک چھُ بہٕ اَنو سُہ اَز تہٕ تُہۍ وٕچھِو تَمہِ ما نیرِ کیٚنٛہہ وَتھ شَتھ نَتہٕ نہ دِیِو مےٚ پونٛسَے ٹی شٲرٹہِ ہنٛدۍ اَدٕ اَدٕ تیٚلہِ اَدٕ تیٚلہِ کِتھ پٲٹھۍ سووٕ تۄہہِ سُہ اَدلہٕ بدلہٕ تُہۍ حظ چھِو وَنان زَن حظ زَن حظ چھنہٕ مےٚ أتھے مےٚ حظ وُچھ پانہٕ تۄہہِ حظ چھُو سُہ اَدلہٕ بدلہٕ سومٕژ میٲنۍ ٹی شٲرٹ سُہ نہ حظ چھِنہٕ سُہ نہ حظ چھِنہٕ برابرٕے گژھان وۄنۍ وۄنۍ تُلِو تُہۍ وۄنۍ تُلِو تُہۍ بہٕ انہٕ آز یہِ دُکانَس پٮ۪ٹھ مےٚ دِیِو سُہ ٹھیٖک کٔرِتھ پان آ مےٚ دیو وۄنۍ سُہ ٹھیٖک کٔرِتھ یُتُے چھُ مےٚ وَنُن ادسا ادسا ادسا یہ